چایلڈہُڈ میموریٖز چھِ اۭں تِم میموری یِم نہٕ اِنسان زانٛہہ چھِ ہؠکان مٔشِد مُشترٲیِتھ تہٕ مےٚ تہِ چھِ واریاہ تِم چایلڈہُڈ میموریٖز یِم وٕنکؠن تہِ بہٕ مِس چھُس کران تہٕ اِوٕن کہِ تِم روزن اِنشاء اللہ ہمیشہِ یاد گۄڈنؠتھٕے چھِ تِم سکوٗل ڈیز یِم سکوٗل أسۍ صُبحٲے ٲسۍ وۄتھان سکوٗل گژھان تہٕ سکوٗلس منٛز اوس فن تہِ یِوان کرنہٕ تہٕ سکوٗلُک حٲبت تہِ اوس روزان تہٕ پَتہٕ ییٚمہِ دۄہ سکوٗل چھُٹی ٲسۍ یِوان أسۍ کالچَن ژورِ بَجہِ اِنسان اوس واریاہ خۄش آسان کیازِ کہِ چھُٹی گٔے تہٕ مےٚ چھِ یہِ یاد کہِ مطلب ییٚمہِ دۄہ بَٹوار ٲس آسان یا سؠٹڈے ٲس آسان سٹڈے أسۍ ژور ژور بَجہِ چھُٹی پؠٹھ ٲسۍ یِوَان تہٕ واریاہ مطلب ہیپی اوس آسان اِنسان کہِ پگاہ چھِ سَنڈے تہٕ سَنڈے ٲسۍ أسۍ آرام سان مطلب کھیلان کوٗدان گنٛدان ونٛدان ٲسۍ تَپٲرۍ یپٲرۍ مٔستی کران تہٕ پَتہٕ ییٚلہِ ژٕ آتھوارِ دۄہ شامن ٲسۍ أسۍ گرٕ واتان تہٕ پتہٕ اوس اِنسان گژھان پریشان کہِ صُبحن چھُ گژھُن سکوٗل تَمہِ مٔزیٖد چھِ مطلب یِم مےٚ بچپنٕکۍ دوس ٲسۍ تہٕ تِمن سۭتۍ چھِ واریاہ میموریٖز کہِ کِرکَٹ ٲسۍ أسۍ پانہٕ ؤنۍ اکوَٹے گِنٛدَان کِرکَٹ ٲسۍ گِنٛدَان ٲسۍ یا لاڑی لاڈ ٲسۍ گِنٛدان أسۍ تہٕ یا آ گَرِ ٲسۍ گِنٛدَان ٲسۍ مطلب تِمَن چیٖزَن تِم ٲسۍ وٕنکؠن تہِ مِس کران تہٕ یا ڈونہِ کانہٕ ول ٲسۍ گژھان أسۍ مطلب ییٚلہِ اکھروٹ ٲسۍ ڈوٗنۍ ٲسۍ نیران ہُتہِ پتہٕ ٲسۍ أسۍ تِمن ڈونؠن یِم پتھ کُن ٲسۍ روزان تہٕ تِم ڈوٗنۍ اَننہٕ خٲطرٕ ٲسۍ پتہٕ گژھان تور تہٕ اَمہِ علاوٕ اۭں کۄلہِ پؠٹھٕے ٲسۍ سرٛان آسَان کَران کۄلہِ پؠٹھ سران کَرنَس اوس الگ مَزٕ بَڑٕ مَزٕ اوس تَتھ تہٕ کیازِ گَرم اوس آسان زیادٕ کۄل ٲس آسان بٔرِتھ کۄلہِ پؠٹھ ٲسۍ ییٖتیاہ شُرۍ آسَان تہٕ بیٚیہِ ٲسۍ مٔنٛزۍ مٔنٛزۍ ٲسۍ فنٛگشن تہِ کران پِکنِک ٲسۍ گژھان تہٕ بَڑٕ سکوٗن اوس یِوان بَڑٕ مازٕ اوس یِوان تہٕ وٕنکؠن تہِ چھِ أسۍ واریاہ تِم دوس یِم یِکوَٹے چھِ أسۍ بَچپَن پؠٹھَے تہٕ أسۍ چھِ کوٗشِش کران تِم بچپن چھِ تِم میموریٖز چھِ تِم چھِ أسۍ پانہٕ ؤنۍ کران مِس تہٕ پانہٕ ؤنۍ چھِ تِم أسۍ ڈسکس آسان کران یکوٹے تہٕ بَڑٕ سکوٗن بَڑٕ مَزٕ اوس تہٕ واریاہ تِم چایلڈہُڈ میموریٖز یِم مےٚ چھِ آ تِم چھِ مےٚ یی کہِ سکوٗلس منٛز ٲسۍ أسۍ گیمَن آسان گنٛدان سکوٗلس منٛز ٲسۍ أسۍ لاڑی لاڑٕ آسان گنٛدان سکوٗلس منٛز ٲسۍ أسۍ فٹ بال گنٛدان کرکٹ گنٛدان تہٕ تہٕ گرِ تہِ ٲسۍ پَتہٕ ٲسۍ مطلب تِم ایٚکٹِوِٹیٖز کران یِمو سۭتۍ اوس واریاہ سکوٗن تہٕ لُطُف اوس مِلان تہٕ بہٕ چھُس واریاہ مِس کران تِم تِم ایٚکچوِٹیٖز تہٕ تِم میموریٖز شُکرِیا